اَگر أسۍ لاکڈونٕچ کَتھ کرو زِ ییٚمہِ دۄہ یِمن دۄہَن کَشمیٖرَس منٛز لاکڈَوُن گوٚو تمَن دۄہن آیہِ اَسہِ واریاہ مطلب کٔشیٖرِ ہِندٮ۪ن لُکن واریاہ مُشکِل گوٚو زِ نیٚبر اوس نہٕ اِنسانَس بَنان نیرُن یا کٲنسہِ ٲس کٲنسہِ ہٕنٛدِ کٲنٛسہِ سۭتۍ اوس نہٕ ہٮ۪کان اِنسان اَتھٕ مِلایِتھ یا بدل کیٚنہہ کیٚنہہ چیٖز اوس نہٕ ہٮ۪کان بیٚکہِ سٕندِ اَتھُک کھٮ۪تھ اَگر اِنسان اَنہِ ہے بیٚکہِ سٕندِ اَتھُک کانہہ چیٖز تَتہِ اوس اِنسان شکَس منٛز روزان زِ أمِس تہِ مہ آسہِ کیٚنہہ یا أمِس مہ آسہِ پرابِلم کیٚنہہ مہ آسیٚس گوٚو ونو أسۍ وۄنۍ کیٛاہ وَنو أسۍ یِتھ کٔنیٚتھ زِ لاکڈَونَس منٛز گٔے واریاہ مطلب پرابلِمٕز مُشکِل آیہِ واریاہ تِکیازِ گرو منٛز اوس نہٕ اِنسانَس ہٮ۪کان نیبرٕے نہٕ نیٖرِتھ کیٚنہہ مہ آسہِ ہے بٮ۪مار مہ آسہِ ہے کُنہِ ساتَن کینٛہہ گوٚو تٔمِس اوس پیوان ڈَاکٹر تہِ گرے اَنُن یا کٲنسہِ ٲس ایمرجیینسی آسان کیٚنہہ یا مجبوٗری ٲس آسان کیٚنہہ گوٚو تٔمِس تہِ ٲس سۄ کٲم پیوان گرِ پٮ۪ٹھٕے کَرٕنۍ تِکیازِ کانہہ ذٔریعے اوس نہٕ لاکڈَوَنَس منٛز اَکہِ جایہِ پٮ۪ٹھ بیٚکہِ جایہِ گژھنُک تہٕ وٕ کرو أسۍ کٲم یِتھ کٔنیتھ زِ لاکڈونَس منٛز تہِ اوس اِنسان آسان فری یعنے کہِ بِہَتھ اوس آسان بِہۍ بِہۍ تہِ ٲسۍ پَتہٕ تَنگ انسان یِوان دَپان اوس وٕ کرو ہے تہٕ کرو کیاہ پَتہٕ اوس اِنسان یکیٛاہ یِمنٕے کامین سۭتۍ لگان یا کھٮ۪ن چیٖز اوس بَناوان کیٚنہہ یا گرِکٮ۪ن مدد اوس کران کیٚنہہ تہٕ تٔتھۍ سۭتۍ اوس پَتہٕ اِنسانَس ٹایم نیران گوٚو پَتہٕ ییٚلہِ لۄکٕٹۍ بَچہٕ تہِ چھِ آسان گرن منٛز یا بٔڑۍ باے تہِ چھِ آسان بیٚنہِ تہِ چھِ آسان گوٚو پَتہٕ چھِ وۄتھان پرابلِمٕز چھِ گژھان گرن منز أکسے جایہِ ییٚلہِ بِہتھ گوٚو بٮ۪مار تہِ چھُ زیادٕ وۄتھان یا ٹینشنٕز چھِ گژھان زیادٕ پَہمتھ گوٚو تَمہِ نِش بَچاونہٕ خٲطرٕ کیاہ ٲسۍ أسۍ کران تہٕ اَگر أسۍ بازرٕ ٲسۍ اَنان نیٚبرٕ کَنیتھ ٲسۍ اَنان مِثال أسۍ وَنو کَتھ لوکل اکھ چیٖز یعنے کہِ تِلہٕ مۄنجہِ گوٚو تِلہٕ مۄنجہِ ٲسۍ أسۍ یِتھ کنیتھ پَتہٕ اوس نہٕ ہٮ۪کان انسان نیٚبر نیٖرِتھ کِہیٖنۍ نہٕ گوٚو پَتہٕ ٲسۍ مِجبوٗر گژھان اِنسان خٲطرٕ زِ اَتھ ٹایمَس منٛز کیاہ کِتھ کنیتھ کرو ہوٚ کٲم یا یہِ ٹایم کِتھ کَنیتھ نیرِ وۄنۍ اکھ أکِس سۭتۍ خوشی زم غم گژھِنہٕ گژھُن کِہیٖنۍ تِلہٕ مۄنجہِ ٲسۍ أسۍ پَتہٕ بَناوان یا فریٖن ونو أسۍ بَناوان أسۍ پَتہٕ دۄد ٲسِس تراوان یا ڈراے فروٗٹٕس ٲسِس تراوان پَتہٕ یا وَنو أسۍ کیاہ حٔلوٕ ٲسۍ بَناوان گوٚو بیٚیہِ کیاہ ٲسۍ کران سُہ ٹایم اوس اِنسانَس تٔتھۍ سۭتۍ نیران گوٚو بیٚکہِ دۄہ ییٚلہِ بیاکھ دۄہ واتہِ ہے پَتہٕ اوس اِنسان کران بِریانی ٲسۍ بَناوان یہِ کۄکُر اوس آسان یہِ گری مطلب موٗجوٗد تہٕ کران اوس اِنسان پَتہٕ تٔتھۍ سۭتۍ ٹایم مطلب پَنُن سِپینڈ یا ویسٹ ہٮ۪کو نہٕ ؤنِتھ زِ گرِکین سۭتۍ چھُ گۄڈٕنیتھٕے اَگر اِنسان ٹایم سِپینڈ کرِ سُہ گوٚو واریاہ کیٚنہہ زیادٕ گوٚو أزکِس زَمانَس منٛز چھُنہٕ یِوان پَننِس مالِس ماجہِ سۭتۍ ٹایم مطلب سہِ گُزارنہٕ کِہیٖںۍ نہٕ تِکیازِ آز چھِ زیادٕ پَہمتھ آسان موبایلٕسے منٛز گوٚو موبایلَس سۭتۍ چھِ یہِ یا چھ آسان أتی نِوزٕ وٕچھان چھُ آسان اِنسان یا أتی وٕچھو بدل کیٚنہہ اَکبارٕز وٕچھو یا نِوٕز پیپر کرو چٮ۪ک یا بدل کیٚنہہ وٕچھو أسۍ ٹی وی چینَلٕز یا گوٚو أتھۍ سۭتۍ چھُ اِنسان آسان بِزی گرِکین سۭتۍ چھُ اِنسانَس یِوان تیوٗت ٹایم گُزارنہٕ کِہیٖنۍ نہٕ مَگر لاکڈونَس منٛز اوس یہِ ٹھیٖک زِ اِنسان اوس گرِکٮ۪نٕے سۭتۍ ٹایم گُزاران تہٕ یِم چیٖز اوس اِنسان پانہٕ تہِ اوس کھٮ۪وان تہٕ بیٚیہِ اوس گرِکین پَنٕنِس مٲلِس ماجہِ بیٚنین بٲٮ۪ن لۄکٹین باین بَڑین باین تہِ اِنسان کھٮ۪ناوان تہٕ واریاہ مَزٕ تہِ اوس لگان تِمن دۄہَن زِ مٲلِس ماجہِ سۭتۍ چھُ اِنسان خدمَتھ چھُکھ کران یا لۄکُٹ بوے چھُ بیٚنہِ چھِ گوٚو تِمن سۭتۍ روٗد اِنسان واریاہ خۄش گژھان زِ أسۍ چھِ گرِ سٲری اَکوَٹَے چھِ پَریشٲنی اوس نہٕ روزان کِہیٖنۍ نہٕ